اَلسلامُ علیکُم ورحمتُہ اللہِ وَبرکاتہوٗ مےٚ اوس اوٚنمُت اَکہِ دۄہ سِٹال سُہ اوس اَصٕل واریاہ اَصٕل اوس سُہ پَتہٕ کٔر مےٚ تَتھ کٲم سُہ لوگ مےٚ لگ بگ دۄن ترٛٮ۪ن ؤرۍیَن لوگ مےٚ سُہ اوس واریاہ اَصٕل کالٹی ٲس تَتھ پَتہٕ لوگ مےٚ سُہ سُہ گوٚو مےٚ اَکہِ دۄہ پَتہٕ کِلِس منٛز بنٛد سُہ ژھیوٚن مےٚ تَمیُک روٗد مےٚ واریاہ زیادٕ افسوٗس واریاہ زیادٕ اَفسوٗس روٗد مےٚ تَمیُک خیر وۅنۍ تَتھ اوس ژھٮ۪نُن تہٕ سُہ ژھیوٚن تَمہِ پَتہٕ چھُ مےٚ کٔرمٕژ کٲم اَسہِ چھُ ییٚتہِ دُکانٛدار اَکھ تٔمِس چھُ ناو فیاض فیاضس نِش اوٚن مےٚ پَتہٕ تَتہِ اوٚن مےٚ اَپَر سُہ اوس سَتَن ہَتَن مَطلب بہٕ کیٛاہ وَنو تۄہہِ سُہ کوٗتاہ واریاہ اَصٕل مِٹیٖریَل اوس تَتھ واریاہ اَصٕل کالٹی ٲسۍ سۅ تَتھ ٲس واریاہ اَصٕل کالٹی مگر تَتھ گٔے مےٚ اَکھ چیٖز کٲم مطلب سُہ لوگ مےٚ پانٛژَن شٮ۪ن ؤرۍیَن لوگ مےٚ سُہ کَنٹِنیٛوٗ کَنٹِنیٛوٗ لوگ مےٚ سُہ پَتہٕ گٔے مےٚ پانسٕے اَکھ پرٛابلِم مےٚ مطلب کھوٚل پَتہٕ مطلب پھۄکھ ہیٛوٗ کھوٚت مےٚ پَتہٕ گٔے مےٚ کٲم پَتہٕ گوٚو مےٚ سُہ ٹایِٹ سۄ ٲس نہٕ مطلَب اَپرُک پرٛابلِم ٲس نہٕ سۄ کِہیٖنۍ سۄ ٲس مےٚ پَنٕنۍ پرٛابلِم بہٕ گٔیَس موٹ تہٕ سُہ گوٚو مےٚ ٹایِٹ خیر سُہ چھُ مےٚ وُنہِ تہِ وُنہِ تہِ چھُ مےٚ سُہ تیٛوٗتاہ اَصٕل تیٛوٗتاہ اَصٕل تٮُ۪تھ اَصٕل چیٖزٕے چھُنہٕ مےٚ میلیومُت مطلب زانٛہہ کُنہِ تہِ دُکان پٮ۪ٹھٕ تَمہِ پَتہٕ کٔر مےٚ کٲم تَمہِ پَتہٕ اوٚن مےٚ کُرتہٕ اَکھ کُرتہٕ مطلب یہِ چھَس بہٕ سیٖریَسلی وَنان پَتہٕ اوٚن مےٚ پا پانَس کُرتہٕ سُہ اَنے مےٚ کَزنَس نِش آ سُہ اوٚن مےٚ ساسَس رۄپیَس پَتہٕ کٔر مےٚ کٲم مطلب سُہ اوس واریاہ اَصٕل سُہ اوس واریاہ زیادٕ اَصٕل سُہ نیٛوٗ مےٚ پَتہٕ فرٛٮ۪نٛڈ تٔمۍ ووٚن دوٚپُن یہِ چھِ اَصٕل تہٕ بہٕ کَرٕ کٲم یہِ نِمہٕ بہٕ اَزٕ تٔمِس اوس چَکرَس گژھُن دوٚپُن یہِ نِمہٕ بہٕ اَز مےٚ دوپمَس ٹھیٖک چھُ نِتہٕ ژٕے دوٚپُن ٹھیٖک اوس نہ تٔمۍ نیٛوٗ پَتہٕ سُہ تٔمۍ نیٛوٗ سُہ پَتہٕ پَتہٕ یُتھے تٔمۍ مےٚ سُہ واپَس اوٚن نا مےٚ چھوٚل سُہ مطلب شَلوار تہِ چھوٚل مےٚ تٔمۍ سُہ گوٚو پَتہٕ ٹایِٹ تَمیُک شَلوار گوٚر ٹایِٹ مگر مےٚ گَو تَمہِ دۄہ سٮ۪ٹھاہ اَفسوٗس سُہ اوس واریاہ زیادٕ اَصٕل مطلَب ٹاپ اوس تَتھ اَصٕل پَتہٕ کٔر مےٚ کٲم پَتہٕ یِتھُے مےٚ ٹاپ کوٚر نا تَتھ یہِ کوٚر نا مےٚ ٹاپ اوس تَتھ اَصٕل پَتہٕ اوٚن مےٚ تَتھ بَدَل شِلوار خیر تَمیُک اوس وۅنۍ سَہلٕے تہٕ بیٚیہِ دۅہ اوس مےٚ گَژھُن پِکنِک بہٕ ٲسٕس مطلب صُبحٲے ٲسٕس بہٕ ریڈی مطلب بہٕ ٲسٕس نیرنہٕ خٲطرٕ ریڈی مےٚ کٔر کٲم مےٚ دوٚپ نیرنہٕ وِز مےٚ دوٚپ تَمہِ برٛونٛٹھ اوس نہٕ پاوَر کِہیٖنۍ تہِ مےٚ درٛایَس نا نٮ۪بَر مےٚ دوٚپ بہٕ کَرٕ کٲم بہٕ کَرٕ اَتھ پرٮ۪س بہٕ چھَس کزنٕزنہٕ خٲطرٕ چھِ مےٚ فون فون کَران مےٚ دوٚپ تٔمِس لوگ پرٮ۪س پرٮ۪س کَران کَران ممی چھِ أتی ممی مٔمی چھِ أتی مےٚ لوٚگ پرٮ۪س کَرُن بَس مےٚ ہٮ۪ژیٚو نٔرِ مطلب مےٚ ہٮ۪ژیٚو نا وۅنۍ نٔرِس پرٮ۪س کَرُن نوٚرُے دوٚد مطلب مےٚ کوٗتاہ مُشکِل گوٚو مطلب مےٚ اوس سُہ پانہٕ تیٛوٗتاہ فٔسٹ ٹایم نِیُن لٲگِتھ پِکنِک مےٚ کوٗتاہ اَفسوٗس گوٚو تَمہِ دۄہ خۄدایا مےٚ دوٚپ واے خۅدایا یہِ کَمہِ شوقہٕ انیٛاے مےٚ تہٕ مےٚ کَمہِ شوقہٕ انیٛاے مےٚ تہٕ تتھ گٔے مگر پَتہٕ پرٛابلِم پرٛابلِم تہٕ ژھیوٚن مےٚ ژھیٚون نہَ کیٚنٛہہ سُہ تہٕ سُہ تہٕ سُہ ژھیوٚن نہٕ مےٚ کیٚنٛہہ تَتھ گٔے کٲم سُہ دوٚد نرِ نِش پَتہٕ نیٛوٗ سُہ مےٚ تٔتی مطلب ییٚتی سٕژس أکِس نِش تٔمۍ دٮُ۪ت مےٚ شیٖرتھ تٔمۍ دٮُ۪ت مےٚ سُہ شیٖرتھ سُہ گوٚو نہٕ اَصلٕے کیٚنٛہہ پَتہٕ نِیٛوٗ مےٚ بیٚیِس یاسا مَطلَب سُہ ٲس سۅ لیڈی ٲس سۄ تٔمِس ووٚن مےٚ دِ یہِ شیٖرِتھ تٔمۍ تہِ شوٗر سُہ مَگر شوٗرُن نہٕ اَصٕل کِہیٖنۍ نا مےٚ آو نہٕ سُہ پَسَنٛدٕے پَتہٕ آو مےٚ آیڈِیا اَکھ مَطلَب تٔمۍ کۭژاہ ٹٮ۪نشَن تُج مےٚ تٔمۍ یٔمۍ ٹاپَن میٛانہِ خۄدایا بہٕ ٲسٕس وَنان یہِ اوٚن مےٚ مطلب یہِ اوس اَصٕل مےٚ ووٚن تَمہِ دۄہ سارِویو دوٚپُکھ یہِ چھُے ژےٚ واریاہ واریاہ اَصٕل تہٕ یہِ چھُے ژےٚ شوٗبان تہِ اَصٕل مےٚ گٔے تَمہِ دۅہ ٹٮ۪نشَن پریشٲنی پتہٕ آو مےٚ اَکھ دٮ۪ماغَس منٛز اَکھ آیڈِیا مےٚ کٔر کٲم مےٚ دوٚپ پانا اَتھ کٔر مےٚ کٲم پَتہٕ وٲٹۍ مےٚ تَتھ لٔرۍ زٕ مےٚ دوٚپ تٔمِس مطلَب تَتہِ پٮ۪ٹھ چھَس بہٕ سُے وُنہِ لاگان تہٕ وۄنۍ چھِ بیٚیہِ کہِ دۄہ گٔے مےٚ کٲم بیٚیہِ دۄہ چھَس بہٕ کَران یَتھ اَپرَس نا فِراکھ اوس مےٚ اَصٕل فِراکھ میروٗن کَلَر اوس نہٕ مےٚ گٔے نا اَکھ اِنسیٖڈنٛٹ وُنہِ چھُ مےٚ بیٛاکھ بیٚیہِ ساتہٕ چھَس بہٕ کَران کٲم اوس مےٚ اکھ فِراکھ کیٛاہ اوس مےٚ فِراکھ لٲگِتھ لٲگِتھ ہا کہِ تَتھ اوس مےٚ پرٛٮ۪س کَرُن پَتہٕ کٔر مےٚ کٲم یِتھُے مےٚ تَتھ پریٚس کوٚر مےٚ ووٚن بایَن دوٚپُن نہَ یہِ دَزی مےٚ باسٮ۪و یہِ دَزِنس نہَ یہِ تیٚلی آسہِ ہے یہِ گۄڈے دوٚدمُت کیٛاہ یہِ یِتھُے مےٚ تتھ پرٛٮ۪س لوگ تتھ ؤژھ نٮ۪صفہٕ چھلٕے تھوٚد کیٛاہ تتھ ؤژھ نٮ۪صفہٕ چھلٕے تھوٚد چھَس بہٕ ودان تتھ کوٗتاہ چھَس ودان دوٚپُم واے خۄداے میٛانہِ میٛانٮ۪ن پلون کیٛاہ چھُ گژھان یہِ خۅدا ژٕ بہٕ چھَس شوقہٕ سان چھَس بہٕ اَنان میٛانٮ۪ن پلون کُس یِروٕنۍ ناو چھِ گَژھان پَتہٕ چھَس بہٕ ودان پَتہٕ ووٚن مےٚ ابوٗ جِیَن ژٕ کیٛازِ چھَکھ وَدان بیٛاکھ بَنہِ نا زَن چھےٚ ژےٚ پَلوَن ہٕنٛز کٔمی مےٚ دوٚپمَس نہَ یہِ کیٛازِ گژھان میٚے یِتھٕ پٲٹھۍ بہٕ چھَس مطلب کیٚمہِ شوقہٕ چھَس بہٕ اَنان پانَس پَلو مےٚ چھَنہٕ ٹوٹٔلی چھِنہٕ مےٚ گَژھان وۄنۍ کیٛاہ کَرٕ بہٕ وۄنۍ کیٛاہ کَرٕ بہٕ پَتہٕ ووٚن مےٚ ابوٗ جِیَن مہٕ ہے ٹٮ۪نشَن ودان ودان چھَس بہٕ ونان بہٕ چھَس ونان بہٕ کیٛاہ کَرٕ بہٕ أے ابوٗ جِیَن دوٚپُن مٔہ ہےَ ژٕ ٹٮ۪نشَن کِہیٖنۍ بیٚیہِ تہِ بَنہِ نا یہِ چھُ آسان خۄداے سٕنٛدِ طرفہٕ یہِ چھُ آسان ووتمُت خۄداے سٕنٛدِ طرفہٕ تہٕ تٔمی چھُ ژےٚ یہِ گَژھان بَس ابوٗ یہِ مۄکلیٛاو نا ییٚتہِ بَس بیٚیہِ دۅہ أنۍ مےٚ بیٚیہِ دۄہ اوٚن مےٚ بوٗٹھ کیٛاہ اوٚنُم بوٗٹھ بوٗٹھ لاگان لاگان کیٛاہ چھُ مےٚ گَژھان آ یُتھُے مےٚ لوگ نا یہِ چھُ مےٚ ٹھیٖک بَس یُتھُے مےٚ مےٚ اوس ییٚتٮ۪ن پوٗپھی ہُنٛد گَژھُن بہٕ گٔیَس نا یہِ یُتھٕے مےٚ لاگان چھَس تہٕ تِتھُے یہِ چھُ مےٚ تیٛوٗتاہ کھُلہٕ گوٚمُت یہِ چھُ تیٛوٗتاہ کھوٚل گوٚمُت بہٕ کیٛاہ کرٕ یتھ کیٛاہ گَو مےٚ یہِ بَس چھَس نہٕ آ بَس پَتہٕ کٔر مےٚ کٲم بہٕ چھَس وَنان وۄنۍ کیٛاہ کَرٕ وۄنۍ کیٛاہ کَرٕ بہٕ تٔمۍ ووٚن دوپُن مےٚ دوٚپ ہُمن مےٚ دوٚپ پوٗپھی ہٕنٛدٮ۪ن ماسی مےٚ کیٛاہ یَتھ یہِ بوٗٹہٕ یہِ اوس نا مےٚ راتھٕے یَتھ کیٛاہ گَو مےٚ یہِ پَتہٕ دوٚپ أمۍ یہِ چھَنہٕ کالٹی ٲسمٕژ اَصٕل کیٚنٛہہ یہِ ٲس نہٕ کالٹی اَصٕل کِہیٖنٛۍ تہِ پَتہِ چھِ تتہِ چھِ مےٚ کھران وۅنۍ بوٗٹھ لاگُن وۄنۍ کیٛاہ کَرٕ یہِ چھُ پٮ۪وانٕے کَرُن پَکناوُن یہِ رِ نَتہٕ چھُ مےٚ ٹٮ۪نشَن گژھان مےٚ چھِ تیٖژ ٹٮ۪نشَن گَژھان بیٚیہِ توٚرُم فراکھ فراکھ سوٗٹ اوٚن مےٚ فراکھ سوٗٹ پانٛژھ أنۍ مےٚ مَطلَب یہِ چھِ أنۍ مےٚ سیٖریَسلی چھُ یہِ سیٖریَسلی چھَس بہٕ یہِ وَنان فراکھ سوٗٹ پانٛژھ أنۍ مےٚ بَس تِم ترٛٲے مےٚ سٕژَس نِش یہِ سُوِ أمِس اوس ہسا تھوڑا سا یہِ خٲلی خٲلی یِتھُے مےٚ أمۍ یِم دِتۍ نا خۄدایاہ ہے بہٕ چھَس وَدان لَبن چھٔکۍ مےٚ یِم لَبن گٔے مےٚ یِم فِراکھ سوٗٹ ییٚتہِ چھِنہٕ مطلب تھوڑا تھوڑا سا بی ٲس نہٕ تِم اَصٕل ٹوٹلی ٲسۍ نہٕ تِم اَصٕل کِہیٖنۍ تہِ مَطلب کوٗتاہ چھَس وَدان مےٚ چھِ صِرف گَژھان وَدنَس کُن یُتھُے مےٚ پَلوَن ٲسیٛا پرٛابلِم مےٚ چھِ گَژھان صِرف وَدنَس کُن بہٕ چھَس تیٛوٗت ودان مےٚ کیٛاہ کوٚرمُت أمۍ یٔمۍ پَلوَن پانٛژھ فِراکھ سوٗٹ کٔرۍ مےٚ تٔمۍ تَباہ پا پانٛژھ فِراکھ سوٗٹ کٔرۍ مےٚ تٔمۍ تَباہ پَتہٕ بَس میٛانہِ مٔمی ووٚن أمِس دوٚپنَس ژےٚ کیٛاہ کوٚرُتھ أمِس یِمَن پَلوَن یہِ چھُ تیٛوٗتاہ ودان وُچھ ژےٚ کیٛاہ یِمن پَلوَن کوٚرمُت أمِس مےٚ دوٚپ دوٚپُن یہِ کیٛاہ چھِ اَتھ وَنان دوٚپُن دوٚپمَس أمی دیُت مےٚ یہِ میجَرمٮ۪نٛٹ دوٚپمَس میجَرمٮ۪نٛٹ دیُتمےَ ژےٚ مےٚ ژٕ وُچھ مےٚ اَگر مےٚ میجَرمٮ۪نٛٹ آسہِ میجَرمٮ۪نٛٹ حِسابَس منٛز آسہِ تہٕ تیٚلہِ گٔے کَتھ ژٕ وُچھ تہٕ ییٚلہِ میجَرمٮ۪نٛٹ حِسابَس منٛز آسان ییٚلہِ تِم چھَکو نا تٔمِس آ ہُو یہِ یہِ دِیتُن مےٚ شِلوار تیٖتاہ ٹایِٹ سُومٕتۍ یِمن تھایزَن یہِ چھِ سُیمٕتۍ تیٖتاہ شِلوار ٹایِٹ مےٚ دوٚپمَس ژےٚ کیٛاہ گٔے ژٕ کیٛاہ مےٚ یہِ ژٕ وُچھ ژےٚ کیٛاہ چھُے مےٚ یہِ کوٚرمُت پَتہٕ کٔر مےٚ تٔمۍ یِروٕنۍ ناو تِمَن شِلوارَن ترٛٲنَتھ اَکہِ کَلرُک منٛزٕ پیٖس ترٛٲینَس اَکہِ کَلرٕکۍ بیٚیہِ کَلرٕکۍ ترٛٲیَنَس تِم مطلب تِم ٲسۍ نہٕ سَجٲنٕے بلکُل تہِ ٲسۍ نہٕ تِم سَجان کِہیٖنٛۍ پَتہٕ خیر تِم ٲسۍ نہٕ سوٗٹھ تہِ تیٖتیٛاہ ہیٚوِی کِہیٖنۍ تہٕ وۄنۍ گوٚو مگر ٲسمٕتۍ ٲسۍ پانٛژنٕے ہَتَن ٲسۍ تہٕ مگر أسۍ ٲسۍ نا بَس پَتہٕ ژٔلۍ تِم فِراکھ تہِ نیٖر فِراکھ چھِ یِتھٕے کٔنۍ تہٕ وۅنۍ مگر شِلوار ژٔلۍ مےٚ تَتھ نیٖرِتھ پَتہٕ کٔر مےٚ کٲم تَتھ منٛز ٲسٕس بہٕ پِنٛک ہیٛوٗ لاگان سُہ اوس تھوڑا اَصٕل مطلب ژور گٔے مےٚ اَنٛد ہٮ۪تھ اَنٛد ہٮ۪تھ گٔے مےٚ تِم خراب اَکھ چھِ مےٚ اَکی دۄہ لوگمُت بَس تَتہِ پٮ۪ٹھٕ نہٕ زٕہٕنٛۍ تہِ بَس پَتہٕ کٔر مےٚ کٲم بیٚیہِ ساتہٕ اوٚن مےٚ پَتہٕ مطلب پانٛژَن ہَتَن اوٚن مےٚ بیٛاکھ فِراکھ سوٗٹ کیٛاہ اوٚن بٛیاکھ فِراکھ سوٗٹ اوٚن مےٚ پانٛژَن ہَتَن پانٛژھ ہَتھ یِتھُے مےٚ أنۍ نا وللہ مطلب اَکُے اوٚن نہٕ مےٚ کیٚنٛہہ مےٚ أنۍ اَکھ زٕ ترٛےٚ مان ژٕ زٕ سوٗٹ أنۍ مےٚ پانٛژن ہتن ماشاء اللہ ؤرۍیاہ زیادٕ اَصٕل تِم چھِ تِتھۍ اَصٕل تِم کٲتیٛاہ اَصٕل درٛاے مےٚ مطلب بہٕ ہیٚکہٕ نہٕ سوٗنٛچِتھ تہِ تِم کۭتاہ اَصٕل درٛے مےٚ وۅنۍ گٔے کٲم تہٕ پانٛژَن ہَتن یِتھُے مےٚ ترٛٲے نا تِمہٕ أنۍ نا مےٚ تِمہٕ گٔے مےٚ واریاہ زیادٕ اَصٕل وۄنۍ گٔے کٲم وۄنۍ آو اوترٕ آو بیٚیہِ سیلہِ وول سُہ چھِ سیل تٔمِس ہیوٚت مےٚ بیٛاکھ فِراکھ سوٗٹ وۄنۍ چھُنہٕ پَتہٕ کیٚنٛہہ سُہ کٮُ۪تھ نیرِ اَلبتہٕ یِم مےٚ تَمہِ پَتہٕ برٛونٛٹھ ٲسۍ نا ہٚیٚتۍمٕتۍ پانٛژھ یہِ زٕ تِم ٲسۍ مےٚ واریاہ اَصٕل تِم چھِ واریاہ اَصٕل اکھ لوگ مےٚ تِمو منٛز گرِ تہٕ بیٛاکھ چھُ مےٚ تھوٚومُت وُنہِ یِتھے کٔنۍ مےٚ دوٚپ یہِ لَگہِ اور یور تہٕ وۅنۍ کٔر مےٚ کٲم وۅنۍ چھِ مطلب واریاہ اَصٕل واریاہ اَصٕل چھِ تِم اوترٕ تہِ اوٚن مےٚ اَکھ پانژَن ہَتَن ماشا اللہ ماشا اللہ سُہ چھُ واریاہ اَصٕل سُہ چھُ تٮُ۪تھ اَصٕل بیٚیہِ اوٚن مےٚ بیٛاکھ بیٚنہِ سُہ چھِ تٮُ۪تھ اَصٕل بہٕ کیاہ وَنَے ژےٚ تٮُ۪تھ اَصٕل سُہ چھُ پانٛژَن ہَتن میٛانہِ بیٚنہِ تہِ چھُ پانٛژَن سُے تُل واریاہو کورٮ۪و سُہ تُل بَس بیٛاکھ زٔنۍ ٲ س وَنان ؤہے بہٕ تُلہٕ ہا چون ہیٛوٗ تہٕ مَگر یہِ أمِس چھِیی نہٕ مےٚ دوٚپمَس بہٕ تہِ ہٮ۪کَے نہٕ بہٕ اَدلہٕ بَدلہٕ تُلِتھ وۄنۍ کِہیٖنۍ تہِ تہٕ ژٕ کَر کٲم تُل بدلٕے تٔمۍ تُلٕے نہَٕ تہٕ بہٕ کیٛاہ کَرٕ ہاس پَتہٕ مےٚ دوٚپ وۅلہٕ چلو یَتھ منٛز تہِ شُکر یہِ چھُ میٛانہِ قٕسمَت تھوٚومُت خدایا بہٕ دِمَس سُہ واپَس کِہیٖنۍ تہِ بوزتھٕ پَتہٕ گٔے کٲم تہٕ وۄنۍ ترٛٲے اگر تِم سُوٕنۍ ٹوٹلی کِہیٖنۍ تہِ أسۍ لٔگۍ نا آوُری ہے أسۍ لٔگۍ تیٖتۍ آوُر أسۍ ٲسۍ ژوٗنٛٹھۍ والان تہٕ وۄنۍ کٔر مےٚ کٲم ژوٗنٛٹھۍ ٲسۍ ٲسۍ والان